بہٕ چھُس واریاہ یِم گیمہٕ گِنٛدان یِم گارِ أنٛدرٕ کَنۍ چھِ گِنٛدنہٕ یِوان مَثلاً کیرَم چھِ لوٗڈو چھِ سٕنیک لیڈر بیترِ گیمہٕ چھِ یِم چَس بیترِ چھُس بہٕ گَرِ گِنٛدان آ یِمَے گیمہٕ گژھان گِنٛدنہِ یِم نیٚبرٕ تہِ چھِ مٔنٛزۍ بہٕ گیمہٕ گِنٛدان مطلب نیٚبرٕ چھُس بہٕ کِرٛکٮ۪ٹ گِنٛدان والی بال گِنٛدان یِمَے گیمہٕ چھُس بہٕ گِنٛدان تَوَے چھُسو دَپان گیمہٕ گَژھن گِنٛدنہِ